ہیٚلو ہیٚلو وَعلیکُم سَلام

بلکُل جِناب ؤنِو حظ کیٛاہ پیٚسٹری بیٚیہِ کیٛاہ تۅہہِ کَر چھُو ضروٗرت کُس پیٚسٹری پیٚسٹری چھِ قٕسٕم قٕسٕم اَکھ چھِ آسان أکِس چھُ آسان زیادٕ یہِ لگٲوِتھ مان ژٕ یہِ ڈرٛے فروٗٹٕس چھِ اَصٕل لگٲوِتھ آسان أکِس چھِ آسان کَم ڈرٛے فروٗٹٕس لگٲوِتھ تۅہہِ کُس اَکھ چھُو ضروٗرت کَم وٲج کِنہٕ زیادٕ کَم یُس چھُ کٕم کَم یُس پیٚس پیٚسٹری چھِ مان ژٕ یُس لوکل پیٚسٹری چھِ یتھ چھِ وَنان چھِ تتھ یہِ چھِ گَژھان شیٚٹھن اَکھ پیٖس اَچھا یَتھ یہِ ڈرٛے فروٗٹٕس زیادٕ چھِ آسان تتھ چھِ بادام کِشمِش کاجوٗ سورُے آسان تتھ چھُ گژھان سُہ چھُ گژھان شیٖتھ رۄپیہِ آ

کنسیٚشن تۅہہِ کَر چھُو ضروٗرت لگ بگ کنسیٚشن گَژھِ اَہن پتہٕ کوتوٗ کنسیٚشن گَژھِ کَمٕے گَژھِ زیادٕ گژھِ نہٕ کیٚنٛہہ کیٛازِ أسۍ چھِ آسان واریاہ مِٹیٖرل ہَے درٛۅگ چھُ آسان تہٕ کن تیٛوٗت گَژھِ نہٕ نہَ تُہۍ بیٚیہِ کیٛاہ بیٚیہِ چھُوا تۅہہِ یہِ ضروٗرت تَمے حِساب وُچھو نا أسۍ ییٚتہِ کٕم کٕم بلکُل بیٚیہِ بیٚیہِ بیٚیہِ چھَو بِسکِٹ بِسکِٹ ما چھِ ضرروت تو تو تو تو تو تولہٕ بِسکِٹ چھِوا ضروٗرت آ تولہٕ بسکِٹ تہِ چھِ بنان تتھ تہِ چھِ یہِ ریٹ سُہ چھُے گَژھان کِلو ڈاے ہتھ رۄپیہِ وۅنۍ وۅنۍ اگر تُہۍ ہَے چھِو تُہۍ چھُ تُہۍ چھُ پیٚسٹری ضروٗرت اگر نُنہٕ چاے تِم ژوٚٹ اگر سُہ تہِ چھُ ضروٗرت بیٚیہِ اگر تولہٕ چھِ ضروٗرت تہٕ تہٕ بلکُل نہَ بہٕ چھُس وَنان بہٕ چھُس وَنان کیٚنٛہہ چھُنہٕ اگر تُہۍ یہِ چھُ ضروٗرت تیٚلہِ کَرو کنسیٚشن مےٚ باسان وُہ پٔرسنٹہٕ کَرو أسۍ کن کنسیٚشن بہٕ پرٕٛژھٕ توتہِ وُہ پٔرسنٹہٕ تامتھ ہٮ۪کہٕ بہٕ کرنٲوِتھ وُہ پٔرسنٛٹ آ تُہۍ کیٛاہ چھُ بیٚیہِ بیٚیہِ چھُوا تۅہہِ کیٚنٛہہ ضروٗرت یہِ یہِ یِم آیٹم تہِ چھِ ضروٗرت اگر تُہۍ دال وال تہِ چھِو ضروٗرت تیلہٕ دال تہِ بںہِ اگر دال تہِ چھِو ضروٗرت چَلو چَلو بِہِو آ ولہٕ حظ کیٚنٛہہ چھُنہٕ